دَپان بُکَو وَرٲے چھُوَ تۄہہِ پوٚرمُت میٚگزِیٖنَن مُتعلِق بلاگزَن مُتعلِق تہٕ اَخبارَن مُتعلِق امہِ وَرٲے تہِ ہَسا چھُ اَسہِ پوٚرمُت کِتابو وَرٲے ہَسا چھُ اَسہِ پیمپلیٹٕس تہِ یوٗز کٔرمٕتۍ اَسہِ ہَسا چھ تِمو پٮ۪ٹھ تہِ پوٚرمُت اَسہِ ہَسا چھ پوٚرمُت میگزیٖنَو پٮ۪ٹھ تہِ